سٲنِس ایرِیا ہَس منٛز چھِنہٕ زیادٕ تر ٹیٖم اِنٛٹَرنیٚشنَل تہٕ نیٚشنَل اِویٚنٛٹ گِنٛدان کینٛہہ البَتہ نیٚشنَل اِویٚنٛٹ یِم وۄنۍ گِنٛدان چھِ تَتھ خٲطرٕ چھِ جے کے سی ییٚتہِ سپُوٹٕس ایٚسوسِیشَن یِم زَن پٕلیٚرَن واریاہَن ایٚریا ہَن منٛز چھِ نِوان ڈِسٹِرٛک وایِز چھِنہٕ ییٚتہِ نیشنَل چَمپیٚنشِپ گژھان کینٛہہ یِم زَن واریاہن ڈِسٹرکَن ہٕنٛدۍ پٕلیر تِم چھِ یِوان جمع کَرنہٕ پَتہٕ تِمَے نیشنَل گِنٛدان وۄنۍ گوٚو کۄلگٲمِس منٛز یُس زَن اَسہِ ساروِی کھۄتہٕ بوٚڑ ٹیٖم چھُ سُہ ہَسا چھُ کۄلگام کِنٛگٕس یا کَوَل ٹایِٚگٲرٕس